پیٹَس یِم چھِ پؠٹس منٛز چھِ مےٚ ووٚژھ ییٚمِس أسۍ وَنان چھِ لیٚلہِ یہِ چھُ واریاہ پَسنٛد مےٚ مان ژٕ چھُ آسَان یُس یہِ زؠوَان چھُ یہِ چھُ واریاہ لۄکُٹ آسان خۄش مان ژٕ خۄش گژھُن چھُ یہِ آسَان امہِ پَتہٕ چھِنہٕ أسۍ یہِ پَتہٕ یہِ ترٛاوَان نؠبَر کُن گاے آنٛگنَس منٛز یہِ چھُ وۄٹہٕ آسَان تُلان أمِس چھِ أسۍ پَتہٕ پَتہٕ لارَان یہِ چھُ بَڑٕ خۄش گژھُن آسَان تمہِ سۭتۍ تَمہِ ساتہٕ لکوٗٹ چھُ آسَان پتہٕ یہِ نژَان اتھ آنٛگنَس منٛز یوٗتاہ یوٗتاہ یہِ بوٚڑ گژھِ پتہٕ چھِ أسۍ أمِس یِوان ییٚلہِ نہٕ یہِ گٲو سُنٛد دۄد چھُ چؠوَان کینٛہہ پَتہٕ چھِنہٕ أسۍ یہِ زنٛگن منٛز رَٹَان اَنَان چھِ أسۍ دۄد بٲتلہِ منٛز آز کَل تھاوان چھِنہٕ زنٛگَن منٛز بنٛد مٕژراوان چھِس ٲس ترٛاوَان چِھس دۄد پتہٕ چھِ یہِ لاران اسہِ یہِ پتہٕ پتہٕ أسۍ چھِ آسان أمِس برونٛہہ برونٛہہ یہِ چھُ لاران اسہِ پتہٕ پتہٕ أسۍ چھِ آسان أمِس دۄدٕ بٕٲتل ہِیتَھ برونٛہہ برونٛہہ یہِ چھُ لاران پتہٕ پتہٕ یِم دِہَن دۄد أمِس سۭتۍ چھُ لگان پوٗرٕ مَزٕ گِنٛدنس دۄہَس یِم لۄکٹؠن وژھؠن وژھؠن سۭتۍ پتہٕ یُتھُے وارٕ وارٕ بوٚڑ چھُ گژھان پتہٕ چھُ آسَان یہِ مان ژٕ لاگہِ پتہٕ پَتہٕ نؠبر کُن نیرُن پانے تہٕ پیٹھٕ زیادٕ سر چھُس بہٕ دِوان یِمنٕےٚ کُن یِم لۄکٕٹۍ لۄکٕٹۍ یِم ؤژھِ آسن اَمہِ مٔزیٖد تہِ چھِ پیٹس آسان یۄس اِٹیٚلِیَن یہِ سہَ یہِ کیٹ چھِ سۄ تہِ چھِ واریاہ خۄش گژھوٕنۍ مگر چھنہٕ سۄ اؠولیبٕل وٕنہِ کینٛہہ چھُ مےٚ شوق اگر سۄ تہِ بَنہِ تٔمِس سۭتۍ تہِ ہا پتہٕ گِنٛدنہٕ وِنٛدنہٕ سۄ ہؠکن کمرس منٛز تہِ تھٲیِتھ تٔمِس سۭتۍ ہؠکو ییٚتہِ کَشَن ذۄلا وَشَن ذۄلا تہِ کٔرِتھ سۄ تہِ چھِ واریاہ خۄش گژھُن لایق وۄنۍ سُہ چھِ ہؠکان وٕچھِتھ البتہ چھنہٕ سۄ وُنہِ ایٚوَیلیبٕل ییٚتہِ کینٛہہ ییٚمہِ سۭتۍ بہٕ سۄ ہؠکہٕ ہن البَتہ فِلحال یُس مےٚ یہِ پؠٹھ چھِ فِلحال چھُ یِہوے ووٚژھ ووٚژھ ییٚمِس اسۍ لیٚلہِ چھِ وَنان أمِس سۭتۍ چھُ واریاہ مَزٕ یِوان یہِ اؠنجاے کَرَان